اَلسلامُ علیکُم ٲں مےٚ حظ کوٚر ایٚمَزان پٮ۪ٹھ اوترٕ اَکھ یہِ ہسا یہِ شوٗ اَکھ بوٗٹھ اَکھ کوٚر مےٚ آرڈَر تہٕ تَتھ ہسا اوس لیٚکھِتھ یہِ ہسا چھُ بوٗٹھ ٲں لیٚدَر یہِ ہسا چھُ ہَنٛڈرڈ پٔرسَنٛٹ لیٚدَر کوٛالٹی لیٚدَر ہسا چھُ یہِ تہٕ مےٚ ہَسا پٔرۍ تَتھ رِوِوٕز تہِ بۄن کٔنۍ تہٕ تَتھ ہسا ٲسۍ رِوِوٕز تہِ لیٚکھِتھ واریاہ اصٕل واریاہ اصٕل ٲسۍ رِوِوٕز تتھ ٲمِتۍ فاینٔلی ہَسا کوٚر مےٚ سُہ آرڈَر شوٗ ییٚلہِ مےٚ آرڈَر کوٚر سُہ ہسا اوس واریاہ اصٕل رینٛجیٚس وینٛجیٚس سُہ اوس فایِو ہَنڈرڈ روپیٖز اوس تَتھ تہٕ تَتھ اوس پَتہٕ آف فورٹی روپیٖز اوس تَتھ آف مطلب فوٹی روپیٖز اوس تَتھ سُہ یہِ کۄنسیشَن تہٕ سُہ ہَسا بَنیٛو پَتہٕ فور ہَنڈرَڈ سِکِسٹی

وۄنۍ ہَسا کوٚر مےٚ سُہ آرڈَر کوٚر تہٕ تَتھ ہَسا ٲس مگر سی او ڈی تہِ آپشَن ایٚویلیبٕل کیش آن ڈیٚلِؤری مےٚ ہَسا کوٚر آرڈَر تہٕ یہِ تَتھ ہَسا ہو تِمَو دوٚپُکھ یہِ ہسا واتی ژےٚ آفٹر تھرٛی ڈیز ہسا واتی ژےٚ ترٛیہِ دُہۍ واتی یہِ گھرٕ ژےٚ اصٕل پٲٹھۍ حظ بہٕ اوسُس پیٛاران وۄنۍ تہٕ ترٛےٚ دۄہ حظ گٔے تہٕ مگر نَہ آیہِ مےٚ کال کُنہِ کِنۍ سِٹیٹس تہِ کَران چیٚک سُہ چھُ ہاوان تَتہِ شِپٕڑ مگر سیٚکَنٛڈ سٹیٹَس چھُنہٕ ہاوان سُہ کیٚنٛہہ وُنٛکیٚس کَتیٚس چھُ چیٛون یُس یہِ بوٗٹھ چھُ یہِ کَتِیٚس چھُ یہِ چھُنہٕ یہِ ہاوان حظ کیٚنٛہہ تہٕ فاینٔلی چھُس بہٕ کَران بیٚیہِ گٔے ہَسا ترٛے دۄہ علاوٕ گٔے وۄنۍ ہسا گوٚو ژوٗرِم دۄہ چھُ بہٕ چھُس بیٚیہِ کَران سِٹیٹَس أتی چھُ ہاوان یہِ ہسا چھُ سریٖنگَرٕ وُنٛکیٚس تہٕ بہٕ چھُس سریٖنگرٕ پٮ۪ٹھ روزان بیٚیہِ ترٛےٚ کِلوٗمیٖٹَر دوٗر حظ پُلوامہ اَمہِ پَتہٕ گٔے کٲمہ تہٕ یہِ ہَسا ووت پانٛژِ دُہۍ ووت یِور پُلوامہ مین ٹاوُنَس یُس اسہِ آفِس چھُ یہِ ہَسا ووت تِمَن پانٛژِ دُہۍ تور تَتہِ پٮ۪ٹھ چھِ مےٚ بیٚیہِ حظ ترٛےٚ کِلوٗمیٖٹر چھُس بہٕ بَسان أکِس گامَس منٛز حظ تہٕ مےٚ ہسا چھُ وۄنۍ کران یہِ ڈیٚلؤری بھاے فون ہے ژٕ یہِ حظ یوٗرۍ سٲنِس آفَسَس پٮ۪ٹھ مےٚ ووٚنُس ہے تُہۍ ٲسوٕ گھرٕ اَنان حظ پرٛوڈَکٹہٕ تہٕ بہٕ کیٛازِ کھَسہٕ اور حظ بہٕ کیٛاز لاگہٕ بیٚیہِ وُہ رۄپیہِ کرایہِ تٕرٛہ رۄپیہِ تۄہہِ چھُو گھرٕ حظ اصلی یہِ ڈیٛوٹی اَنُن یہِ پرٛڈوکٹہٕ ہے نَہ حظ اَگر ژےٚ نیٛن چھُے تہٕ أسۍ کَرو تیٚلہِ رِٹٲرٕن حظ تٔمۍ حظ کوٚر مےٚ سۭتۍ بَڑٕ ریٛوٗڈ بِہیو فاینٔلی پیٛو مےٚ کھَسُن یورٔے واپَس حظ تور تُہنٛدِس یَتھ یہِ ہسا یہِ آفَسَس پٮ۪ٹھ کوٚر مےٚ تٔتی حظ رٔسیٖو تہٕ دِتۍ کوٚر مےٚ تٔمِس تٔتی حظ پے ییٚلہِ حظ مےٚ پے کوٚر فور سِکِسٹی سُہ چھُ وَنان اَتھ دِ فورٹی روپیٖز بیٚیہِ حظ ژٕ واپَس اَتھ چھِ ڈیٚلؤری چارٕج مےٚ دۄپمَس ہے اَتھ نَہ حظ اوس آنلایِن ہٲیِتھ کِہیٖنۍ اَتھ اوس فورٹی روپیٖز ہٲیِتھ آف دوٚپُن نَہ حظ نَہ اَتھ چھِ فورٹی روپیٖز دِنۍ بیٚیہِ یِم چھِ ڈیٚلؤری چارٕج لگان اَکھ حظ کٔر تِمو کٲم اَکھ رَچیٚکھ فورٹی رۄپیٖز علاوٕ بیٚیہِ پیٛو کھسُن یورٔے حظ آفِسَس پٮ۪ٹھ گٔے حظ زٕ چیٖز وۄنۍ ییٚلہِ مےٚ بوٗٹھ حظ روٚٹ تہٕ مےٚ حظ لوگ سُہ تہٕ سُہ حظ اوس تیٛوٗتاہ ہارڈ تیٛوٗتاہ ہارڈ مان ژٕ پَکان پَکان اوس کران سُہ ٹاسہٕ راے حظ تہٕ سُہ حظ اوس پوٗرٕ سُہ ریگزیٖن اوس حظ سُہ تہٕ خٲلی حظ درٛاے بُوٗٹس وُہ کنہٕ پٕنژٕہ دۄہ درٛاے بُوٗٹَس تَتھ آو سول حظ نیٖرِتھ تَلہ پاڑٕے آو تَتھ نیٖرِتھ حظ پَتھَر پیٛو پاڑٕے حظ پَتہٕ تُل گھرِکیٛو تِہ تۄہہِ کیٛازِ یہِ ہیٛو آرڈَر کوٚرمُت دۄپمَس ہے کِہیٖنۍ نہٕ تہٕ تَتہِ پٮ۪ٹھ ہسا گوٚو مےٚ تھوڑا آنلایِن شاپِنٛگ پٮ۪ٹھ حظ واریاہ ووٚتھ مےٚ بھروسہٕ تِکیٛازِ بہٕ چھُس وۄنۍ بیٚٹَر کران کہ تِکیٛازِ دُکانَس پٮ۪ٹھ اَگر اَنو اَتہِ چھُ اِنسانَس میلان وُچھِتھ حظ ہوٚتہِ چھُ آسان لیٚکِتھ آسان حظ ٲکھتٕے تھوٚمُت تِمو حظ اَپُز لیٚکِتھ تہٕ تَمہِ سۭتۍ حظ گٔے مےٚ پرٛابلِم تہِ تِمو تَمہِ ساتہٕ گٔے مےٚ آنلاین شاپِنٛگ حظ واریاہ مشکل حظ دُبارٕ نَہ حظ کَرٕ نہٕ بہٕ آنلاین شاپِنٛگ حظ کیٚنٛہہ